السلام علیکم تُہۍ چھِو حظ یہِ اِقرا ریسٹورینٛٹ پٮ۪ٹھ مےٚ اوس یہِ حظ آرڈَر کَرُن تِکیاز مےٚ چھُنہٕ مےٚ لٔجۍ واریاہ زیادٕ بۄچھہِ اسہِ اوس ییٚتہِ آز نہ لایِٹہِ ہِنٛز تھوڑا پرٛابلم ییٚتہِ گوٚو اَز صُبحس سُلی پاوَر پاوَر چھُنہٕ یِوان کِہیٖنۍ تہِ اِسلیے نہ چھِ مےٚ ییٚتہِ آبٕچ کانٛہہ فیسلٹی اور آب رَنہٕ خٲطرٕ اوس مےٚ آب ضروٗری سُہ چھُنہٕ مےٚ آب اَز کِہیٖنۍ دوٚیِم کَتھ چھِ رایِس کُکَر باقٕے چیٖز یِمن پٮ۪ٹھ رَنو وَنو تِمن تہِ چھُ لگان پاور پاور چھُیی نہٕ اِسلیے چھُس بہٕ ویٚژھان بہٕ چھُس دَپان تُہُۍ کٔرہِو اَز ڈیٚلِور مےٚ فُڈ بہٕ وَنہو تۄہہِ کینٛہہ یِم چیٖزَن ہِنٛدۍ ناو یِم أنتو تُہۍ مِہربٲنی کٔرِتھ وَل اَکھ چیٖز کٔر زیٚو وٕنکیٚن بَجے ساڈٕ باہ یہِ گَژھِ لگ بگ اَکھ بَجے تانۍ یور واتُن کیازِ مےٚ چھِ واریاہ زیادٕ بۄچھِ اَوٕے موٗجوٗب چھُس بہٕ دَپان بہٕ کَرٕ آرڈرٕے نَتہٕ ہیکہٕ ہا بہٕ پاورَس پرٛیرتھ اور پٕہٕرۍ کھنٛڈۍ ہیٚکہٕ ہا بہٕ رٔنِتھ یا کھیٚتھ تِکیاز بۄچھِ چھِ واریاہ زیادٕ تہٕ تَمہِ موٗجوٗب کٔر زیٚو تُہۍ تھوڑا جَلدی پَہَنۍ وۄنۍ لیکھِو تُہۍ میون یہِ آرڈَر یُس یُس چیٖز بہٕ تۄہہِ وَنہو تُہۍ وٕچھِو کیاہ کیاہ وَنہو بہٕ تہٕ یہِ کوٗتاہ ٹایِم لَگہِ تہٕ سُہ کٔر زیٚو تُہۍ جلدی پَہَنۍ مےٚ کٕلیر اَکھ لَگہِ مےٚ گۄڈٕنیٚتھٕے بِریانی بِریانی گَژھِ آسٕنۍ فُل بِریانی مگر سۄ گَژھِ آسٕنۍ بون لیٚس چِکَن تَتھ گَژھن نہٕ یِم أڑجہِ دار أنۍ زیٚو نہٕ کینٛہہ بون لیٚس گَژھِ آسٕنۍ تہٕ تَتھ سۭتۍ سۭتۍ کٔر زیٚو تُہۍ کٲم پیٹی اَکھ زٕ تہِ أنۍ زیٚو تکیازِ مےٚ چھِ پیٹی واریاہ زیادٕ پسنٛد تہٕ مےٚ یی نہٕ خٲلی بِریانی سۭتۍ تہِ یڈ بۄچھِ چھِ واریاہ زیادٕ تہٕ امہِ پتہٕ چھُ بیاکھ چیٖز یُس تُہۍ یَتھ سۭتۍ تُہۍ تھٲیِو سُہ گوٚو کولڑ ڈرٛنٛک اَتھ تھٲیِزیٚو تُہۍ کینٛہہ ڈیو وَغیرَہ سۭتۍ تِکیازِ یہِ چھُ امیے سۭتۍ ہزٕم وَزٕم پتہٕ گَژھان تہٕ بیٚیہِ اگر تُہی اَتھ سۭتۍ سۭتۍ کٔرِو مِہربٲنی بیاکھ چیٖز تُہۍ تھٲیزیٚو چِکن کانٛتی تھٲیزیٚو مگر تَتھ تھٲیزیٚو سۭتۍ رُمال رُمالی روٹی سُہ چھُ مےٚ خۄش گَژھان نہ تہٕ سُہ أنۍ زیٚو بۄچھ چھِ مےٚ واریاہ زیادٕ مےٚ چھنہٕ صُبحس چاے واے تہِ چھمٕژ کِہیٖنۍ تہِ نہٕ بہٕ چھُسو نہٕ تۄہہِ زیادٕ دوٗر کِہیٖنۍ تہِ بہٕ چھُس زیادٕ کھۄتہٕ زیادٕ زٕ یا ڈاے کِلو میٖٹَر اسہٕ بہٕ تُہُنٛدِ ییٚمہِ ریسٹورینٛٹ پٮ۪ٹھ دوٗر یوتانۍ لَگِوٕ نہٕ تۄہہِ زیادٕ ٹایِم کینٛہہ تُہۍ یُتھُے یہِ میون آرڈَر رٔٹِو تہٕ تُہۍ کٔر زیٚو مِہربٲنی جلدی کٔر زیٚو تُہۍ یہِ کوٗشِش پتہٕ ڈیٚلوَر کَرنٕچ أڑِس گَنٛٹَس تانۍ گَژھِ یہِ ڈیٚلور گَژھُن بیٚیہِ ؤنۍ زیٚو تُہی مےٚ اَتھ کوٗتاہ یہِ پیمیٚنٛٹ چھِ مےٚ کَرٕنۍ سۄ تھاوہو بہٕ تۄہہِ آن لایِنٕے کٔرِتھ تہٕ بیٚیہِ یُس تُہۍ یور سوٗزہون اگر سُہ جلدی واتہِ ٹایِمَس پٮ۪ٹھ واتہِ تٔمِس دِمہٕ بہٕ پَننہِ طرف کینٛہہ طرفہٕ کینٛہہ ٹِپ تہِ سُہ سُہ تہِ کَرَن بہٕ خۄش تہٕ وۄنۍ کٔرِو تُہۍ مِہربٲنی کٔرِتھ یہِ کٔرتو تُہۍ یہِ ڈیٚلور بہٕ چھُسو تۄہہِ ییٚتِنٕے لین نَمبر وَن یۄس چھِ لین نَمبر وَن ہاوُس نَمبر زٕ ہَتھ کُنتٲجی تہٕ اوٚتنَس واتنٲیِزیٚو تُہی یہٕ فاسٹہٕ فٕلور چھُ روٗم نَمبر چھُ ژۄدَہ أتھۍ منٛز أنٛۍ زیٚو تُہۍ یہٕ مگر تھوڑا جَلدی پَہَم